کیٛاہ حظ آچھا

بہٕ ٲسے پیاران راتھ ییٚلہِ نہٕ ژٕ آو کھُے وَنۍ یِکھٕ صُبحَس کٔژ بجہِ

ٲسس کَران کٲمَہ کٲمَہ سُلے ییزِ ہا سُلے پہنَتھ ییٖزِ ووٚنمے سُلے پہن ییٖزِ

چھُ نہ آسان بَدل بَدل کٲم تہِ مےٚ چھِ وارِ کٲم تہِ آسان گَرٕ کٲم تہِ گژھ آسٕنۍ مازَن تہِ نَیہِ بَجہِ راتھ صُبحس تہِ پیاران تہٕ آو کھُے نہٕ ونۍ گوٚو صُبحَس نیہِ بجہِ وارٕکار ونۍ گوٚو صُبحَس وار کارٕ تی حظ نو بجے بہٕ مۄکلاو ؤلۍ ؤلۍ کٲم تہٕ بہٕ نیرٕ سُلے نیہِ بَجہِ آسہٕ بہٕ گرٕ کٲم کَرٕ بہٕ ؤلۍ ؤلۍ سُلے نیہِ بَجہِ آسہٕ بہٕ فِٹ مےٚ بوٗز سُہ صُبَس نَیہِ بَجہِ یِمہٕ بہٕ سُلے